ژور کہہ کُنوُہ شیٚتھ نَمنَمَتھ شےٚ باہ زٕ ساس ژور ترٛےٚ نَو زٕساس شےٚ سَتھ پانٛژھ زٕ ساس ٲتھ ژور نَو زٕ ساس تٕروُہ